اَگر أسۍ تِم چیٖز وُچھَو یِم أسۍ پَنٕنِس مطلب پَنٕنِس فَصلَس وۄپدانَس منٛز اِستعمال چھِ کران تِمو منٛز چھُ یِوان اکھ اکھ چھُ یِوان درٛۅت بیٚیہِ چھُ یِوان کھرٛۅپہٕ بیٚیہِ چھُ یِوان ٹۅنٛگُر بیٚیہِ چھُ یِوان بیٛل بیٚیہِ چھُ یِوان چھُک اَگر ہے أسۍ وُچھو کھرٛۅپہٕ سۭتۍ کیٛاہ چھُ أسۍ کران کھرٛۅپہٕ سٍتۍ چھِ أسۍ یُس سانہِ سَبزی آسہِ گاسہٕ آمُت یُس سَخت گاسہٕ آسہِ یُس نہٕ أسۍ ہٮ۪کَو کٔڈِتھ کِہیٖنٛۍ تہِ سُہ چھِ أسۍ کڈان زیادٕ تَر کھرٛۅپہِ سۭتی کھرٛۅپہٕ سۭتۍ چھِ أسۍ کَڈان گاسہٕ واسہٕ پَنٕنِس فَصلَس اَگرے أسۍ وۅنۍ وُچھو ٹۅنٛگرٕ سۭتۍ کیٛاہ چھِ أسۍ کران یُس أسۍ ٹۅنٛگُر چھُ کران پَنٕنہِ سَبزی وۄپداونَس منٛز اِستعمال تَمہِ سۭتۍ چھِ أسۍ سَبزی پَنٕنہِ کران ژوٗر ٲلوٕ زٔمیٖنَس ژوٗر کران یا گنٛڈٕ زٔمیٖنَس ژوٗر کران تَمیُک مطلب گوٚو سُہ کھنان رَژھ رَژھ رَژھ تَمہِ کھرٛۅپہِ سۭتۍ سُہ زٔمیٖن کَمٕے کَمٕے کَمٕے یِوان کھننہٕ تٔتھۍ وَنان ژوٗر کَرُن تہٕ سُہ چھِ أسۍ کران ٹۅنٛگرٕ سۭتۍ وۅنۍ اَگرے أسۍ وُچھو أسۍ کیٛاہ چھِ کران بیٛلہٕ سۭتۍ بیٛلہٕ سۭتۍ چھِ أسۍ کران کٲم أسۍ چھِ بیٛلہٕ سۭتۍ وارِ منٛز پَنُن زٔمیٖن کھنان اَگرے أسۍ کانٛہہ مطلب چَمُن گژھِ کانٛہہ چمُن گژھِ وارِ منٛز یلہٕ پَتہٕ چھِ أسۍ اَنان بیٛل تَمہِ سۭتۍ چھِ أسۍ سُہ زٔمیٖن کھنان پَتہٕ چھِ تَتھ وۄپداوان بیٛاکھ سَبزی اَمے خٲطرٕ چھِ أسۍ کران بیٛل استعمال وۅنۍ اَگرے أسۍ وُچھو أسۍ کَمہِ باپَتھ چھِ کران درٛۅت اِستعمال درٛۅت درٛۅت چھُ گژھان زیادٕ تَر اِستعمال ییٚلہِ اَسہِ دانہِ زٔمیٖن چھُ آسان پَتہٕ چھُ سُہ پیٚوان دانہِ زٔمیٖن لونُن سُہ چھُ یِوان تمی درٛاتہِ سٍتۍ دراتیُک اِستعمال چھِ أسۍ مطلب درٛۅت چھِ أسۍ کران اَمے باپَتھ اِستعمال تِکیٛازِ أسۍ ہیٚکَو سُہ دانہِ پَنُن لوٗنِتھ تَمے باپَتھ چھِ أسۍ کران سُہ درٛۅت اِستعمال وۅنۍ درٛۅت چھِ اَسہِ لگان اَگرٕے اَسہِ بیٚیہِ کانٛہہ تیُتھ گاسہٕ آسہِ لونُن تَمہِ سۭتۍ چھِ أسۍ ہیٚکان سُہ جیوی گاسہٕ لوٗنِتھ یا سُہ یا باقٕے چھِ أسۍ ہیٚکان مَکایہِ کانٛڈ چھِ یِم آسان مَکایہِ کانٛڈ چھِ أسۍ لونان درٛاتہِ سۭتی یُس بوٚڈ بوٚڈ مَکایہِ کانٛڈ آسہِ یُس یہِ درٛۅت چھُ یہِ چھُ اَسہِ واریاہن کامیٚن بیٚیہِ تہِ لَگان یِہَے گاسہٕ واسہٕ ژَٹنَس یا باقٕے چیٖزَن یا کُنہِ ساتہٕ چھُ کانٛہہ کران کٲم سُہ چھُ کُنہِ ساتہٕ یِمہٕ یِم دوٗر دوٗر یُس یہِ کاٹھ واٹھ آسہِ سُہ چھُ ژَٹان منٛزٕ کُنہِ ساتہٕ درٛاتہِ سۭتی بیٚیہِ اَگرٕے أسۍ وُچھو آ یہِ چھُک کَمہِ باپَتھ چھِ أسۍ اِستعمال کران پَنٕنہِ وارِ منٛز چھُک چھِ أسۍ کران اَمہِ باپَتھ اِستعمال تِکیٛازِ چھُکہِ سۭتۍ چھِ أسۍ کُنہِ ساتہٕ پَنٕنہِ سَبزی دِوان آب اَگرے آب آسہِ کَمٕے سُہ ہیٚکہِ نہٕ تیٚلہِ موٹر ہیٚکہِ نہٕ سُہ وارِ یُس آب کِنۍ پَتہٕ چھِ أسۍ چھُکِس منٛز اَنان کُنہِ جایہِ آب پَتہٕ چھُ سُہ ترٛاوان وارِ چھُکہِ سۭتۍ چھُک چھِ أسۍ کران تَمے باپَتھ اِستعمال تہٕ اَمے باپَتھ چھِ أسۍ یِم چیٖز کران اِستعمال تہٕ یِتھٕے کَنۍ چھِ أسۍ یِم چیٖز کران اِستعمال اَتھ وارِ منٛز